مےٚ ٲس اَنٕنۍ سکوٗل بیگ یُتھُے بہٕ گٔیَس مطلب شاپَس پٮ۪ٹھ گٔیَس بہٕ تَتہِ ووٚن مےٚ تِمَن تَتہِ ووٚن مےٚ تِمَن مےٚ ہٲیِو بیگ تِمو ہووُکھ بیگ سُہ اوس اَصٕل کمپنی ہُنٛد کَلَر تہِ اوس تَتھ واریاہ اَصٕل باسان تہٕ اوس تہِ سُہ اَصٕل کَلَر کَمپنی تہِ ٲس سۄ واریاہ اَصٕل بیٚیہِ دِتُکھ تٕمو سُہ پرٛایزَس تہِ ٹھیٖک مےٚ مےٚ باسیو مطلب واریاہ اَصٕل پَتہٕ یُتھُے مےٚ سُہ گَرٕ اوٚن سُہ بیگ مطلب زٕ ترٛےٚ دۄہ گٔے تَتھ لوٚگ مےٚ کَلَر گژھنہِ چینٛج تِمو ووٚنُکھ تَتہِ سا یہِ چھِ واٹَر پرٛوٗپھ تَتھ اوس مےٚ روٗد گژھان اَندَر بیٚیہِ بیٚیہِ ژھیوٚن مےٚ سُہ بیگ تَتھ گٔے چین تہِ خراب چین تہِ گٔے تَتھ خراب کَلَر تہِ گوٚو تَتھ چینٛج سُہ کَپُرٕ اوس سُہ تہِ اوس خبر کیٛاہ مطلب ؤسِتھ کَپُرٕ یَتھ نہٕ مطلب سُہ ٲس بہٕ لَگاوان سُہ اوس نہٕ شوٗبان تہِ نہٕ کِہیٖنۍ پَتہٕ تِتھ پٲٹھۍ یُتھ سُہ گۄڈنٮ۪تھ اوس تیُتھ اوس نہٕ سُہ پَتہٕ روٗدمُت کِہیٖنۍ یُتھُے بہٕ سُہ لگاوان ٲسٕس سُہ اوس اَلونٛد گژھان سُہ بیگ تَتھ اوس کَلَر تہِ گوٚمُت خبر کیُتھ پَتہٕ